میٛٲنۍ موج چھِ مےٚ واریاہ زور آسان کَران تاکہِ یہِ گژھِ ہیٚچھُن رَنُن مگر مےٚ چھُنہٕ توتہِ تگان رَنُن مےٚ چھِ صُبحس شامَس آسان وَنان رَن رَن رٔنِتھ چھُنہٕ مےٚ توتہِ تگان بہٕ چھٮ۪س نہٕ ہٮ۪کان رٔنِتھ کِہیٖنۍ مےٚ چھِ پرٛٮ۪تھ ساتہٕ بے عزتی پٮ۪وان مگر بہٕ چھٮ۪س نہٕ توتہِ ہیٚچھان یہِ رَنُن